وُنکٮ۪ن چھُ گۄڈنیُک چیٖز اگر أسۍ وُچھَو ییٚلہِ أکِس ماجہِ شُر چھُ زٮ۪وان یا ییٚلہِ أکِس زنانہِ مۅہنیٛو ڈیلؤری چھِ گژھان خیال چھُ پٮ۪وان تھاوُن یُس یہِ شُر آسہِ یا یُس یہِ بچہٕ آسہِ أمس یُس پَلو چھُ لاگان أمِس چھُ صاف پَلو لاگُن یا یہِ چھُ پِشاب کَران بِسترس پٮ۪ٹھ یا کُنہِ پَلوس پٮ۪ٹھ سُہ پَلو چھُ نٮ۪بر کَڈُن أمِس یہِ چھُنہٕ تٔتھۍ پٮ۪ٹھ ساوُن یا چھُنہٕ تٔتھۍ پٮ۪ٹھ تھاوُن کِہیٖنٛۍ تہٕ أمِس چھِ وقتہٕ وقتہٕ سَران کَرُن صفٲیی کَرٕنۍ اور یُس أمِس موج چھِ تٔمِس چھِ پانس پٮ۪وان صاف روزُن تاکہِ کھٮ۪ون چھُنہٕ پٮ۪وان ٹھیٖک تِکیٛازِ یُس یہِ بچَس فیٖڈ چھِ کَران دۄد چھِ دِوان سُہ گَژھِ نہٕ خراب آسُن تَمہِ سۭتۍ گَژھِ نہٕ شُرِس پرٛابلِم گَژھٕنۍ کِہینٛۍ تہِ یا شُرس کانٛہہ تہِ اِنسان یِیہِ اورٕ تھپھ کَرٮ۪س مۅنہِ کَرٮ۪س ہُہ یہِ سُہ چھُ یُس تھپھ أمِس شُرِس کَرِ سُہ گَژھِ پانہٕ تہِ آسُن صاف تٔمۍ سُنٛد اَتھٕ بُتھ گژھِ صاف آسٕنۍ پَلو گَژھن صاف آسٕنۍ ییٚتہِ نس یہِ بیٚہہِ بسترس منٛز بیٚہہِ یا باقین جاین سُہ بِستر گَژھِ ییٚتہِ نس ییٚمِس شُرِس تھاوَن سُہ گَژھِ صاف آسُن یہِ أمِس لِباس پَلو باقٕے چیٖز لاگن تِم گژھن بَڈٕ صاف آسٕنۍ بہتریٖن آسٕنۍ بیٚیہِ یَس زن أمِس باڈی چھِ اَتھ چھِ ٹایمس ٹایِمس پٮ۪ٹھ پوڈر ترٛاوٕنۍ فٮ۪ک ترٛاوٕنۍ یا کیٛاہ چھِس وَنان ٹیلِک ترٛاوٕنۍ تاکہِ أمِس کَرن نہٕ جرام جراسیٖم وراسیٖم کَرن نہٕ أمِس اَٹیک کِہیٖنٛۍ تہِ اور أمِس چھُ یوٗت نہٕ تیٛوٗت کَرٕنۍ کوٗشِش اِنسانس صاف ماحول دیُن گنٛدٕگی گَژھِ نہٕ اتھ کمرس منٛز ییٚتہِ یہِ روزِ تتہِ گَژھِ نہٕ گنٛدٕگی آسٕنۍ خرٲبی آسٕنۍ مٔکریر آسُن کِہیٖںٛی تہِ تِکیٚازِ تَمیُک چھُ أمِس بچس پٮ۪ٹھ سیوٚدُے پٮ۪وان اَثر یا کانٛہہ تہِ یِیہِ اگر باسہِ کانٛہہ اِنسان چھُ اَمِس چھُ زُکام چھُس چھٲتۍ چھَس خراب یا کانٛہہ تکلیٖف چھُس تٔمِس نِش پَزِ یہِ بچہِ دوٗر تھاوُن تہٕ یِتھٕ کٔنۍ چھُ مُمکِن زِ اکھ بچہِ روزِ ٹھیٖک خاص کَر چھِ یِہَے یہِ باقٕے یہِ بچہِ چھُ ییٚتنس یہِ پِشاب وِشاب کَران یا أمِس پَلو وَلو تِم چھِ أمِس رگوٗلرلی پنٕنہِ وقتہٕ وقتہٕ آسان مُقرر وقتہٕ پتہٕ بدلاوٕنۍ یُتھٕے باسان پَلون منٛز چھِ کانٛہہ خرٲبی یا یِمن چھُ سرٛیٚہہ یا کیٛنٛہہ چھُ یِم چھِ بدلاوٕنۍ أمِس تاکہِ یہِ بچہِ روزِ اَصٕل ٹھیٖک